سلام علیکُم آ حَضرت تۄہہِ چھُو ٹیلی گرام سٔروِس شاپ اونر پٮ۪ٹھ آ حَضرت اَسہِ اوس گرِ تھوڑا مَسلہٕ رَژھ کھںٛڈ نیٹ ؤرکُکَن اَسہِ ٲسۍ نہٕ یِم یُس موبایِل اِنٹرنیٹ چھُ سُہ چھُنہٕ اَسہِ چَلاان ٹھیٖک پٲٹھۍ کِہیٖںٛۍ یہِ چھُ عِلمَن ہٮ۪کَن اَصٕل پٲٹھۍ ویٖڈیو پیٖڈیو وُچھِتھ کِہیٖنٛۍ یوٗٹیٛوٗبَس پٮ۪ٹھ تہٕ اَسہِ اوس وۅنۍ تَتھ منٛز اَسہِ اوس وۅنۍ سونچان أسۍ لاگہو برٛاڈ بینٛڈ اِنٹرنیٹ کَنٮ۪کشَن اکھ تہٕ مےٚ دوٚپ تۄہہِ نِش آسہِ ایٚویلیبُل اَسہِ اوس وۅنۍ تَمِکۍ پُلانٕز وُلانٕز کیٛاہ چھِ آسان بیٚیہِ تَمِکۍ کیٛاہ چھُ اَتھ ناو سُپیٖڈ کیٛاہ چھِ آسان تہٕ بیٚیہِ اَسہِ کیٛاہ کیٛاہ چھُ رُکایِرمٮ۪نٛٹ اَسہِ چھُ مَکانہٕ بَنومُت حظ اَسہِ چھُ مَکان حظ پرٛونُے تہٕ اَچھا مےٚ چھَنہٕ وُنہِ پَے کیٚنٛہہ اَتہِ یوتانۍ واتیٛاہ یہِ کَنٮ۪کشَن نہَ واتیٛاہ یہِ کَنٮ۪کشَن یہِ چھُ اَسہِ لاگُن روز ایونوٗ ایچ ایم ٹی اَہَن حظ اَہَن حظ

اَسہِ اوس وُچھُن سُپیٖڈ حِسابٕے بدلاوَو أسۍ یہِ نا أسۍ تھاوَو سُپیڈ کیازِ عِلما ییٚمہِ ساتہٕ ویٖڈیو چھُ وُچھان یوٗٹیٛوٗبَس پٮ۪ٹھ أمِس چھِ بَفرِنٛگ گژھان تہٕ عِلما چھِ دپان مےٚ گَژھِ آسُن وِتھ اَوُٹ بَفرِنٛگ گژھِ مےٚ آسٕنۍ ویٖڈیو تَتھ منٛز کیٛاہ کیٛاہ چھُ اَسہِ بینِفِٹٔس یِوان

اَچھا اَچھا ٹھیٖک اَسہِ چھُ یہِ ہُزوَس تہِ چھِ تھوڑا اِنٹرنیٹ نا أمِس چھُ آسان لگ بھگ لگ بھگ آسان اکھ ایم بی پٔر سیکَنٛڈ یہِ چھُ تَمہِ حِسابہٕ یَتھ پَکناوان تہٕ اِس لیے گژھِ أمِس تہِ آسٕنۍ سُپیٖڈ اَصٕل اَسہِ

ٹھیٖک أسۍ دِمَو ہُزُوَس ہَس لینٛڈ لینٛڈ لاین یہِ آسہِ کَنَس تَل تھاوان تہٕ یپٲرۍ آسہِ اِنٹرنیٹ چَلان موبایلَس پٮ۪ٹھ اَچھا ٹھیٖک چھُ بہتر نہَ نہَ ڈیسٕک ٹاپ آ لین پورٹ تہِ چھُ ضروٗری ضروٗرت تہٕ بیٚیہِ واے فاے تہِ تِکیٛازِ موبایلَس پٮ۪ٹھ تہِ چھِ یِم آسان اَکثر تہٕ بیٚیہِ چھِ یِم سِسٹَم پٮ۪ٹھ تھوٚد نہٕ وۄتھان کِہیٖنٛۍ آ یہِ لَگہِ سیم سنٛگ ٹھیٖک ٹھیٖک ٹھیٖک چلو ٹھیٖک چھُ مےٚ ؤنۍ تو تُہۍ آفسُک آفسُک ایڈرَس کٔرۍتو مےٚ تُہۍ واٹٔس ایپ یا ایس ایم ایس تہٕ بہٕ یِمہٕ آفسَس پٮ۪ٹھٕے بہٕ تُلہٕ اَتی پٮ۪ٹھٕ سورُے ٹھیٖک حظ چھُ او کے او کے شُکرِیہ شُکریہ مہربٲنۍ تھٮ۪نٛک یوٗ سو مَچ تھینٛک یوٗ سو مَچ چلو مۄکلے